حال حالٕے اوٚن مےٚ اَکھ پٮ۪نٛٹ اَکھ کۄلگامہِ مارکیٹَس منٛز مگر سُہ پٮ۪نٛٹ تیٚمۍ دیُٚت سُہ اَصلِس قۭمتَس تہِ گۄڈنِچی کَتھ تیٚمیُٚک قۭمَتھ تہِ دیُٚت تیٚمۍ اَصٕل تیٚمِچ یۄس یہِ پٮ۪نٛٹ اوس سُہ اوس فِٹ تہِ مےٚ اَصٕل یِوان بَرابَر برونٛہہ اَصٕل پٲٹھۍ رَنٛگ ونٛگ تہِ ژوٚل نہٕ تَتھ نیٖرِتھ کینٛہہ سُہ چھوٚل مےٚ اَکہِ دۄیہِ لَٹہِ تہٕ تیٚمیُٚک یُس تیٚمیُٚک کَپُر اوس سُہ تہِ اوس واریاہ اَصٕل سایِز تہِ اوس تَتھ ٹھیٖک تہٕ دُکاندار تہِ باسیٚو مےٚ ٹھیٖک سُہ چیٖز درٛاو واریاہ اَصٕل کیازِ کہ اَمِکۍ پونٛسہٕ کھٔتۍ بوٚٹھ تِم ٲسۍ حل حَلٕکۍ تِم پونٛسہٕ مگر تِم کھٔتۍ بوٚٹھ پٮ۪نٛٹ اوس واریاہ اَصٕل تَتھ ژوٚل نہٕ رنٛگ ونٛگ تہِ نیٖرِتھ کِہینۍ اَصٕل پٲٹھۍ اوس سُہ واتان سُہ اوس نہٕ لَگناوان وَگناوان تہِ کِہینۍ تہِ